کٲشِر زَبان چھےٚ اکھ پرٲنۍ زَبان ییٚمِچ صنَد اَسہِ تروہمہِ صٔدی پٮ۪ٹھ چھِ مِلان کٲشِر زَبان چھےٚ اکھ اِنڈو اِرانِیَن زَبان یُس ہِندوستانکٮ۪ن مُختٔلِف علاقن منٛز بولنہٕ چھِ یِوان تہٕ زیادٕ پَہَن چھُ یہِ کٲشُر یِوان جِموں کَشمیٖر کِس خٔطس منٛز بولنہٕ یُس یہِ خطٕ چھُ جموں کَشمیٖر اَمہِ کِس کَشمیٖر علاقَس منٛز چھُ یِوان کٲشُر واریاہ زیادٕ بولنہٕ تہٕ یہِ چھےٚ ییٚتِچ مادری زَبان کٲشِر بولَن وٲلۍ چھِ نہٕ اَسہِ صرف کٔشیٖر منٛزٕے یوٚت لَبنہٕ یِوان کٲشِر بولَن وٲلۍ چھِ اَسہِ کٔشیٖر نٮ۪بَر تہِ لَبنہٕ یِوان خاص کر ہِماچَل پریدیشَس منٛز تہٕ آزاد کَشمیٖر یُس پاکِستانُک چھُ کٲشِر زَبان چھےٚ واریاہ پرٲنۍ زَبان یِتھ کٔنۍ گۄڈٕنِتھٕے آو تَصدیٖق کرنہٕ یہِ چھُ ماننہٕ یِوان کہِ کٲشِر زَبٲنۍ ۂندۍ کیٚنہہ سَکرِپٹ ٲسۍ آمٕتۍ لَبنہٕ یِمَن پٮ۪ٹھ تٲریٖخ اوس وُچھنہٕ آمُت سَتھ ہَتھ تہٕ ژُسَتھ سی تہٕ یِم سِکرِپٹ ٲسۍ پرانہِ وَقتہٕ ییٚمہِ ساتہٕ ہِندُستانَن پاکِستان اَکہٕ وَٹَے اوس تہٕ ؤنکیس چھِ یِم سِکرپٹ پاکِستان کِس علاقَس منٛز محدوٗد تہٕ تٔتۍ نٮ۪سٕے چھِ ہِندوستان کِس أکِس بٔڑِس زَبان زانن وٲلِس پرفسِرَس ییٚمہِ سُند ناو سُنِتی کُمار چَتٔر جی چھُ تٔمۍ چھُ لٮ۪کھمُت زِ کٲشِر زَبان چھےٚ کٲشُر لِٹرٮ۪چر چھُ ترٮ۪ن حِصن منٛز تَقسیٖم آمُت کَرنہٕ گۄڈٕنیُک گوٚو پراون کٲشُر یُس بٔہمہِ صٔدی پٮ۪ٹھٕ پَندٔہمہِ صٔدی تانۍ کرنہٕ تہٕ بولنہٕ اوس یِوان دٔیم چھُ تٔمۍ ووٚنمُت مٔنزیُم کٲشُر مٔنزیُم کٲشُر آو بولنہٕ پَنداہ شَتھ پٮ۪ٹھ اَرداہ شَتَس تام یعنے پَندہمہِ صٔدی پٮ۪ٹھ اَردہمہِ صٔدی تام تہٕ اَردہمہِ صٔدی پَتہٕ یُس ؤنۍ آز کٲشُر چھُ یہِ چھُ تٔمۍ مُنتَخَب کوٚرمُت نٔوو کٲشُر یُس یہِ نٔوۍ کٲشُر چھُ اَتھ منٛز چھُ مُختٔلِف زَبانن ۂندۍ لَفظ گٕٔمٕتۍ رَلہٕ تہٕ کٲشِر زَبان چھےٚ واریاہ زیادٕ مُتٲثر گٕٔمژ یِمَو زَبانو سۭتۍ مِثالے اِنگلِش اُردو فارسی سَنَسکرت اِنگلِش یا عربی تہِ چھُ أزِکۍ کٲشُر کرن وول چھُ أزیُک کٲشُر کرَن وٲلۍ چھِ مُختٔلِف زَبانن ۂندۍ لَفظ اِسٮتعمال کٔرِتھ پَنٕنۍ کِتھ باتھ کران یور تِجارَت کرن وٲلۍ اِنسان یِم آیہِ نٮ۪برِمیو مُلقن پٮ۪ٹھ تِہُند چھُ واریاہ زیادٕ اَثر سٲنۍ یَتھ زَبانۍ پٮ۪ٹھ کٲشِر زَبان آیہِ وارٕ وارٕ مُختٔلِف مُلکَن تہٕ مُختٔلِف علاقن منٛز واتناونہٕ ییٚلہِ یور تِجارت کرنہِ ٲسۍ لوٗکھ یِوان تہٕ پَتہٕ ٲسۍ ییٚتِکۍ تور گژھان تہٕ یِتھٕے کٔنٮ۪تھ پھہلے کٲشِر زَبان تہٕ کٲشرِس منٛز تہِ ژَیہِ بدلٮ۪ن زَبانن ۂندۍ اَلفظ یِم زَن ؤنکیٚس تہِ محدوٗد چھِ